اَسہِ گژھہِ ڈیولپمیٚنٹ گژھُن سوشل سِکِل سُہ ہُنر اَتھ چُھ مین بیٚنفِت چھُ اَتھ یۄہے یُس أسۍ پلٕے مطلب گِنٛدان چھ أسۍ فونن پٮ۪ٹھ ویڈیو گیمٕز چھ أسۍ گِنٛدان بیٚیہِ یِتہِ چُھ اَسہِ مدد کران مطلب ڈیولپمیٚنٹ مطلب سوشل سِکِل ڈیولپمیٚنٹ خأطرٕ سوشل سِکلس منٛز چُھ بیٚیہِ یِوان تِمہٕ چیٖز مطلب کوٚمنِکیشن چھ یِوان بات چیٖت چُھ یِوان کاپِنٛگ چھُ یِوان بہیوِیر چھُ یِوان کنٹرول چھُ یِوان پرٛابلِم حل کرُن چھُ یِوان ایبلِٹی گژھہِ آسٕنۍ اِنسانس منٛز تہٕ دوس بناونٕکۍ یِم یِم چیٖز چھ آسان اَتھ قٔصس منٛز